یۄس ہسا کشمیٖری لٮ۪نگوٮ۪ج چھِ اتھ چھِ واریاہ رول وٕنکٮ۪نس سٲنۍ شناخت کرنس منٛز یعنے کہِ سون ہاونس منٛز کہِ آٮ۪ڈنٹِٹی یہِ چھےٚ اکھ مُہر وٕنکٮ۪نس ڈٮ۪کس پٮ۪ٹھ کہِ أسۍ ہسا چھِ جمو اٮ۪نڈ کشمیٖرک اگر أسۍ گۄڈٕنٮ۪تھے وٕچھو یہِ چھُ سون یُس ثقافت چھِ یہِ چھِ تتھ بچاوان تہٕ تتھ بڑٲے دِوان کشمیٖری زبان یۄس چھِ یہِ ہسا چھِ وٕنکٮ۪نس سۄ اکھ وتھ ییٚمہِ سۭتۍ یِم وٕنکٮ۪نس ییٚتِکۍ شٲعر چھِ یِم تتھ منٛز یا یِم کہانی بوزناون وٲلۍ چھِ یِم چھِ وٕنکٮ۪نس اتھ منٛز کتھ کران تہٕ یہِ چھُ اکہِ وٕنکٮ۪نس جنرٮ۪شنہِ پٮ۪ٹھ بٮ۪کِس جنرٮ۪شنہِ اسہِ پاس گژھان اتھ یۄس زبان کشمیٖری زبان چھِ اتھ چھِ پنٕنۍ وٕنکٮ۪نس اکھ اہمٮ۪ت وٕنکٮ۪نس کٲشرٮ۪ن منٛز سۄ ٲسِنۍ لل دٮ۪د سۄ ٲسِنۍ شیخ العالم یا سۄ ٲسِنۍ بییٚہِ کانٛہہ شٲعر تِمو چھِ پنٕنۍ پنٕنۍ پٲٹھی اتھ منٛز شٲعری کرمٕژاتھ زبانہِ منٛز امہِ سۭتۍ کیٚاہ چھُ گژھان امہِ سۭتۍ چھُ سون اکھ ہاوان کنکشن کہِ أسۍ ہسا چھِ کشمیٖری زبانہِ سۭتۍ جُڑِتھ اگر أسۍ وٕچھو کہِ اگر زٕ نفر آسن کٲشُر بولان أسۍ کیٚاہ چھِ ونان کہِ أسۍ ونان کہِ یمن ہسا چھِ اکٕے آٮ۪ڈنٹِٹی گوٚو یِم ہسا چھِ پانہٕ ؤنۍ رلوٕنۍ بیٚیہِ اگر بہٕ کتھ کٔرٕ یِم کٲشر لوٗکھ چھِ یۄس یہِ کٲشر زبان چھِ یِمن یہِ چھِ یِمن اکہِ قٕسمٕچ مہر کہِ أسۍ چھِ ونان کہِ یُس ہسا کٲشُر ونہِ یِمن ہسا چھُ پانہٕ ؤنۍ اتحاد تہ یِم چھِ اکھ أکِس سۭتۍ روزان گوٚو أسۍ ونو کہِ زیادٕ تر تِمن سِٹٮ۪ٹس منٛز ییٚتہِ زیادٕ وٕنکٮ۪نس لٮ۪نگوٮ۪ج آسکھ بولان جمو اٮ۪نڈ کشمیٖرس منٛز تہِ چھِ واریاہ وٕنکٮ۪نس زبانہٕ یِوان بولنہٕ بہٕ اگر تۄہہِ ونو کہِ یہِ چھِ کدل تہِ بنان یہِ زبان سُہ کِتھ پٲٹھۍ چھِ بانان اگر أسۍ وٕچھو یِم سٲنۍ بٕڈٕ چھِ تِم کیٚاہ چھِ کران کٲم تِم چھِ پنٕنۍ یِم تِم یہِ ٲسۍ تِم پٔتِمِس کالس منٛز ٲسۍ کران تِتھ پٲٹھۍ ٲسۍ تِم کران کیٚاہ ٲسۍ تِم کران سُہ چھُِ أسۍ تِم کران پنٕنٮ۪ن نیٚچوٮ۪ن منٛز پاس یا پنٕنٮ۪ن گرکٮ۪ن منٛز ینگرن منٛز تمہِ سۭتۍ کیٚاہ چھُ گژھان تمہِ سۭتۍ چھُ اسہِ روزان یاد کہِ أسۍ ہسا چھِ جُڑِتھ اسہِ ہسا چھُ پنٕنۍ موٗل پنٕنٮ۪ن جدن سۭتۍ گوو امہِ سۭتۍ چھُ اسہِ اکھ بنان کہِ دٮ۪ماغس منٛز کہِ بانڈ اکھ بنان کہِ أسۍ ہسا چھِ جُڑِتھ پنٕنٮ۪ن کُمن سۭتۍ یِم اسہِ پنٕنۍ جد چھِ بییٚہِ اگر أسۍ وٕچھو کہِ

چلٮ۪نج چھِ وٕنکٮ۪نس پٮ۪وان فٮ۪س کرٕنۍ یُس کشمیٖری زبان چھِ اگر أسۍ وٕچھو آز چھِ نٔے نٔے زبان یور آمژٕ انگلِش چھِ تتھ منٛز ہندی اردو یا پٔرشٮ۪ن یا باقی باقی کانٛہہ زبان چھِ تِم زبانہٕ چھِ وٕنکٮ۪نس ییٚتہِ استعمال گژھان تِم چھ ییٚتہِ سٲلِمن دفترن منٛز گژھان سکوٗلن منٛز کالجن منٛز باقٮ۪ن باقٮ۪ن جاٮ۪ن بہٕ ؤنہِ یِتھ پٲٹھۍ کہِ گرن منٛز چھُ اسہِ آزٕ کشمیٖری چھُ اسہِ یۄس کشمیٖری زبان چھِ سُہ چھِ اسہِ مشرٲومٕژ اسہِ چھِ لاجمژٕ نٔے نٔے زبانہِ پانس اندر تھاو نہِ تمِ سۭتۍ کیٚاہ چھُ گژھان کٲم تمہِ سۭتۍ چھُ سٲنۍ

نٔو نٔو جٮ۪نرٮ۪شنہٕ چھِ یِمن چھُ مٔشتھٕے گٔمٕژ کیٚاہ کرٕنۍ مشرٲومٕژ یہِ زبان تمہِ سۭتۍ گٔے کٲم کہِ کٲشر زبان گٔے پتھ پتھ اسہِ لوگ انگلِش ہٮ۪چھُن گوو أسۍ ونو کہِ یِم نٔے نٔے زبان یور آے تِمہٕ لاجہٕ اسہِ ہٮ۪چھنہِ کتھ پٲٹھۍ آز أسۍ اخبار وٕچھو سُہ تہِ اردو یا انگلِشس منٛز اگر أسۍ کُنہِ جاٮیہِ دفترس منٛز گژھو تتہِ کاکُد تہٕ اِنگلِش یا اردوس منٛز اگر أسۍ کُنہِ جایہِ کتھ کرو سُہ تہِ کرو انگلِش یا اردوس منٛزکٲ کٲشُر نہ أسۍ استعمالے کران یُس اسہِ پنُن چھُ وۄںۍ اگر أسۍ وٕچھو اسہِ کیٚاہ پزِ کرُن کہ أسۍ بچاوو یہِ زبان گۄڈٕنٮ۪ٹھٕے پزِ اسہِ کرُن کہِ سکوٗلن منٛز پزِ اسہِ اتھ پٮ۪ٹھ زور دیُن کہِ کٲشر پٲٹھۍ کرو أسۍ کتھ بیٚیہِ کیٚاہ کرو أسۍ یِم ییٚتٕکۍ لٮ۪کھن وٲلۍ چھِ یِم لٮ۪کھان چھِ کٲشُر تِمن کرو أسۍ شابٲشی دِمو أسۍ یا تِمن دِمو أسۍ تِم پلٮ۪ٹفارم کہِ تُہۍ لٮ۪کھِو سا بیٚیہِ کیٚاہ وٕچھو أسۍ آنلاٮ۪ن کرو أسۍ یہِ اپلاوُڈ یہِ کنٹنٹ یُس اسہِ چھُ یہِ کنٹنٹ یہِ کرو أسۍ اپلاوُڈ تمہِ سۭتۍ تمہِ سۭتۍ کیٚاہ گژھِ تمہِ ستۭۍ تہِ بنہِ اسہِ پلان کہِ نہ سا أسۍ ہسا چھِ کوٗشش کران کہِ کشمیٖری زبان بچاونٕچ اگر نوٚو بچہٕ زٮ۪وِ تٔمِس تہٕ کرو أسۍ یہے کٲم کہِ تٔمِس ونو أسۍ کہِ ژٕ ہٮ۪چھ سا کٲشُر